ہیٚلو اَسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک ؤنِو حظ اَہَن حظ ٹھیٖک کیٛاہ حُکُم چھُ اَہَن حظ ٹھیٖک اَوا ٹھیٖک نہَ نہَ یور نے کھوٚتُے وۅنۍ اَسہِ نہَ چھِ پَیی یہِ چھا بَنک کَران کٕلاس ٹھیٖک ؤلِو بہٕ کرَس فون کوٗتاہ ٹایم ووت تٔمِس یہِ نَسٕے ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اَدٕ سُہ چھُناہ ہوسٹَل ہوسٹَل ما کَراو وُچھاو ٹھیٖک ٹھیٖک تٔمِس سُہ چھُنہٕ آسان سُہ عرفان سُہ چھا یِوان ٹھیٖک ٹھیٖک یُس یہِ یِمنٕے دۅہَن آو نا کیٚنٛہہ اَمہِ برٛونٛٹھ تہِ اوس کران بَنک ٹھیٖک ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ ؤلِو مےٚ چھُ پَگاہ کھسنُے اوٗرۍ آ بہٕ وُچھٕ پانَے اَتھ کیٛاہ ہوٚتہِ چھُ کَتہِ چھُ تہٕ پَگاہ یِمہٕ بہٕ پَگاہ یِمہٕ بہٕ پانہٕ تٔمِس سٍتۍ ٹھیٖک ٹھیٖک آ مےٚ حظ چھِ کٲم تُلیو بِہو